أسۍ حظ چھِ واریاہ گورمیٚنٛٹہٕ ایپ استعمال کرن یتھ منٛز زن آر آی گیٚس یتو اکھ ایپ چھِ ایٚمپٔری ون بیاکھ ایپ چھِ ایرا آر آی گیس یتو چھِ أسۍ امہِ موٗجوٗب استعمال کران زِ یُس سُہ پٗرٕ دنیاہس منٛز اکھ بٮ۪مٲرۍ وتھیے یا ہیٚکو أسۍ بیاکھ الفاظن منٛز اکھ وبال وتھیاو یتھ زن ناو اوس کووِڈ تمہِ موٗجوٗب کوٚر گورمیٚنٛٹن سٲنۍ اکھ ایپ یہ ہسا یہ تہٕ تتھ ایپ اوس ناو آر آی گیس یتو سۄ آر آی گیس یتو ایپ ٲسۍ تتھ منٛز ٲسۍ یِم فٲیدٕ زِ سۄ ٲس اسہِ ہاوان زِ کُس کووِڈ مٔریض کوٗتاہ دور چھِ اسہِ نِش روزان چاہے سُہ اکھ کِلو میٹر چھا روزان یا پانٛژھ ہتھ میٹر چھا روزان بییٚہِ ٲس یہِ ایپ اسہِ ہاوان زِ کۭژاہ ویٚکسیٖن کٔر وٕ تۄہہ یتھ منٛز زن اسہِ ترٛےٚ ڈوز ویٚکسیٖنٕکۍ ٲسۍ پٮ۪وان لگاوٕنۍ تہٕ سۄ ٲس سۄ یہِ ایپ تتھ منٛز اسہِ مدد کران بیاکھ ٲس ایپ ایپ چھِ تتھ چھِ ونان ایٚمپٔنی ون یتھ چھِ کٔرمٕژ گورمیٚنٛٹن امہِ موٗجوٗب لانٛچ زِ اتھ منٛز چھِ واریاہ ڈاکمیٚنٹس یِوان وچھنہٕ یا گاڑِ ہنٛز جانکٲری یِوان وچھنہٕ اتھ منٛز ہیٚکو أسۍ ڈاکمیٚنٹ پنٕنۍ یہ ہسا یہِ موٗجوٗد تھٲیتھ یتھ منٛز زن لاسن چھِ اکھ ڈاکمیٚنٹ آر سی چھِ بیاکھ ڈاکمیٚنٹ یا پُلوشن چھُ بیاکھ ڈاکمیٚنٹ یہِ یِم ڈاکمیٚنٹ ٲسِکھ اسہِ آسان سۭتۍ تُلان مگر ینہٕ پٮ۪ٹھ یہِ گورنٚمیٚنٛٹن یہِ ایپ کٔڑ تنہٕ پٮ۪ٹھ چھنہٕ اسہِ پٮ۪وان یتھ کاکد سۭتۍ تُلٕنۍ گاڑِ ہٕنٛدۍ کینٛہہ ڈاکمیٚنٹس سۭتۍ تُلٕنۍ کینٛہہ تہٕ امہِ سۭتۍ واتوُ اسہِ واریاہ فٲیِدٕ تہٕ ٲسۍ چھِ آسان گورمیٚنٹس واریاہ شُکر گزار امیٕکۍ